اَگَر کانٛہہ تہِ سٲنِس عَلاقَس مَنٛز چھ یِژھان ڈرٛیٖم سَپوٹس گِنٛدُن تٔمِس چھ واریاہَن زیادَن مُشکِلاتَن ہُنٛد سامنہٕ پیٚوان کَرُن کیٛازکہِ سون عَلاقہٕ چھُ اکھ رولَر ایریا یتھ مَنٛز چھِ واریاہ زیادٕ مُشکِلات اَگَر کانٛہہ تہِ یَژھان چھُ زِ بہٕ گِنٛدٕہا کِرکٹ یا بَدَل کانٛہہ تہِ ڈرٛیٖم سَپوٹٕس یُس تٔمِس ڈرٛیٖم سَپوٹس آسہِ تٔمِس چھِ واریاہَن زیادَن مُشکِلاتَن ہُنٛد سامنہٕ پیٚوان کَرُن گۄڈنیٚتھٕے چھُنہٕ ییٚتہِ گرٛاوُنٛڈ تہِ تیُتھ آسان کِہیٖنٛۍ یتھ مَنٛز اِنسان گِنٛدہے اصٕل پٲٹھۍ بیٚیہِ چھَنہٕ تِمن تِم چیٖز تہِ آسان دٔستیاب کِہیٖنٛۍ یِمو چیٖزو سۭتۍ سُہ پَنُن سُہ ڈرٛیٖم سَپوٹٕس گِنٛدِہے اَگَر کانٛہہ جَوان ییٚژھِ زِ بہٕ گِنٛدٕہا کِرکٹ تٔمِس گَژھِ ہے تمہِ خٲطرٕ آسُن گرٛاوُنٛڈ تہِ بییٚہِ گَژھِ ہَس آسُن کِرکَٹ کِٹ تہِ بیٚیہِ گَژھِ ہیٚس سارِوٕے بیٚیہِ گَژھِ ہیٚس کوچ تہِ آسُن یُس تٔمِس گایڈنس کَرہے کہِ زِ کِتھٕ کٔنۍ چھُ گِنٛدُن یِتھے کیٚنیٚتھ اَگر کانٛہہ والی بال فُٹ بال ییٚژھِ ہے گِنٛدُن تٔمِس گَژھِ ہے آسٕنۍ تِم والی بال فُٹ بال تہِ دٔستیاب سٲنِس عَلاقَس مَنٛز چھِ بیٚیہِ گَژھِ ہے کوچ تہِ آسُن یُس تُمن ہیٚچھناوہے سٲنِس عَلاقَس مَنٛز چھِ واریاہ زیادٕ مُشکِلات پیٚوان تہٕ یِمَن تہِ ڈرٛیٖم سَپوٹٕس گِنٛدُن آسہِ